أسۍ حظ چھِ روزان رمبہا مہِ گامَس منٛز یُس زَن شُوپین بازرٕ پٮ۪ٹھ پنداہ کُلومیٖٹر دوٗر دَرازٕ پٔہٲڑی علاقہٕ چھُ اسہِ حظ چھُ یورکٮ۪ن لُکن بوٚڑ مُشکِلات اَگر اَسہِ کانہہ بیمار اِنسان گژھان چھُ اَسہِ اَسہِ نہ حظ چھِ ایٚمبلینسہِ ہِنز کانٛہہ تہِ صوٗرت یور اَسہِ نہ حظ چھُ نہٕ نزدیٖک کانٛہہ سَب سینٹر ہسپَتالہ ییٚتہِ ایٚمبلینٕس مۄیسر آسہِ حظ چھُ پیٚوان فون کَرُن شُوپِین مارکِٹس منٛز اَدٕ کر چھِ واتان اَتِچ ایٚمبلینٕس اَتھ حظ چھُ واریاہ وقت لگان یَتھ سۭتۍ اَسہِ خطرٕ چھُ واتان پیشنٹس سُہ چھُ نہٕ وقتس ہیٚکان ہسپَتال وٲتِتھ تہٕ علاج کرنٲوِتھ ہُپٲر چھِ اَسہِ بیاکھ مَسلہٕ اکھ یُس اَسہِ سَڑک چھِ اَسہِ تَمہِ سبہٕ تہِ چھِ نہٕ یہِ سۄ چھِ بڑٕ خراب سَڑک بیٚیہِ چھِ تنگ سَڑک یہِ ایٚمبلینٕس تہِ چھےٚ نہٕ ہیٚکان وٲتِتھ وقتَس یَتھ اَسہِ دہ مِنت لَگہٕ ہان واتنس توتن چھِ سٲنِس سایڈس ایٚمبلینسہِ لگان اوٚڈ گنٹہٕ واتنس ییٚمہِ سۭتۍ أسۍ یورٕ کِس سٲرسی علاقس بَڑٕ مُشکِلات چھُ بَڑٕ تنگی چھِ اَمہِ غرضہٕ کہِ ایٚمبلینٕس گٔژھ اسہِ یور آسٕنۍ تاکہِ یِم قۭمتی زُو ہیٚکن بٔچِتھ سون یہِ گام چھُ واریاہ بوٚڑ علاقہٕ تہِ چھُ یہِ یَپٲر ایٚمبلینٕس سٕنز کانٛہہ صوٗرت چھےٚ نہٕ ووٚنۍ چھےٚ اسہِ حُکامَس گُزٲرش مہربٲنی کٔرِتھ تہٕ مہربٲنی کٔرِتھ سٲنِس علاقس منٛز دی تو اکھ ایٚمبلینسا تہٕ یُس اَسہِ ییٚتٮ۪ن نزدیٖک آسہِ ہا ییٚمہِ ساتہٕ کانہہ مجبوٗری گژھِ ہا أسۍ ہیٚکو اَمیُک سہوٗلیتُک فٲیدٕ تُلِتھ نہ تہٕ چھےٚ اَسہِ بڑٕ سختی حظ ایٚمبلینٕس چھِ بَڑٕ اَہم ضروٗرت ؤنکیٚس مَگر سٲنۍ کِنۍ روڈ چھُ خراب دوٗد چھےٚ ایٚمبلینٕس ضِلعہٕ چھُ دوٗر یَتھ منٛز ایٚمبلینٕس چھِ اَمہِ حِسابہٕ چھِ أسۍ لُکن یورٕ کٮ۪ن بَڑٕ تنگی